ہٮ۪لو اسلامُ علیکُم تُہۍ چھُو حظ ڈرٛاے فرٛوٗٹَس سۭتۍ کران مےٚ حظ چھُ ہوٹل اٮ۪کچُلی مےٚ چھِ تَتھ خٲطرٕ ڈرٛاے فرٛوٗٹ ضوٚرتھ مگر مےٚ چھِ بَلکَس منٛز ضوٚرتھ مطلب تُہۍ ہیٚکوٕ دِتھ مےٚ چھِ یہِ ضوٚرتھ اَکہِ دۄیہِ دُہہِ مےٚ چھُ ہوٹلس خٲطرٕ مطلب مےٚ چھُنہٕ یہِ سٕپیشل ڈے کے لیے چھُنہٕ مےٚ کیٚنٛہہ تہٕ اہن جظ مےٚ چھُ یہِ ہوٹل خٲطرٕ ضوٚرتھ مگر بلٕک میں بلکَس منٛز اہن حظ مےٚ اوس کاجوٗ چھُ مےٚ ضوٚرتھ پِستہٕ چھِ مےٚ ضوٚرتھ کاجوٗ چھِ مےٚ تھٲیزیو تُہۍ ستھ ٲٹھ لگ بگ ستھ ٲٹھ کِلوٗ پِستہٕ تہِ چھِ مےٚ ضوٚرتھ پِستہٕ بیٚیہِ ڈوٗنۍ چھُو تۄہہِ اٮ۪وٮ۪لیبٕل خٔزٕر تہِ چھِ مےٚ ضوٚرتھ کِشمِش تہِ چھِ مےٚ ضوٚرتھ تُہۍ لیٚکھِو اہن حظ بیٚیہِ چھِ مےٚ کاجوٗ بادام پِستہٕ بادَم بادَم تہِ پِستہٕ ووٚن مےٚ بادَم چھِ مےٚ ضوٚرتھ اہن حظ اہن حظ ہَے کالٹی ہِنٛدۍ مےٚ چھَنہٕ پتَہ تہٕ تُہۍ تھٲیزیو ہَے کالٹی ہر سٲرۍسٕے تھٲیزیو ہَے کالٹی اہَن حظ بیٚیہِ چھِ مےٚ ضوٚرتھ نہٕ حظ نَہ نَہ مےٚ تھٲیزیو ہَے کالٹی ہِنٛدۍ تُہۍ اہَن حظ بیٚیہِ تھٲیزیو تُہۍ مےٚ یِم بۄٹہٕ ژیرٕ چھَنہ آسان اہن حظ بۄٹہٕ ژیرٕ چھو تۄہہِ اٮ۪وٮ۪لیبٕل آسان ٹھیٖک تتھ تہِ چھُ مگر یِوان ہَے کالٹی مےٚ تھٲیزیو ہَے کالٹی ہِنٛز بۄٹہٕ ژیرٕ اہَن حظ مےٚ تھٲیزیو کالٹی بِلکُل بِلکُل مےٚ تھٲیزیو تُہۍ کالٹی مطلب بِلکُل ہَے اہَن حظ تُہۍ ؤنۍتو مےٚ کۭتِس کِلوٗ وِلوٗ گژھان تہٕ تَمی حِسابہٕ وٕچھ بہٕ پتہٕ بادَم کۭتِس چھُ کِلوٗ زٕ ہَتھ رۄپیہِ چلو ٹھیٖک چھُ کاجوٗ کۭتِس چھُ کِلوٗ گژھان پانٛژھ ہَتھ رۄپیہِ پِستہٕ چلو ٹھیٖک چھُ تُہۍ ؤنۍتو مےٚ ڈوٗنۍ کۭتِس ڈوٗنۍ کَمہِ حِسابہٕ گژھَن اہن حظ آ اَدٕ حظ ٹھیٖک چھُ ٹھیٖک چھُ ٹھیٖک ٹھیٖک اَدٕ حظ ٹھیٖک چھُ بِلکُل بِلکُل اَدٕ حظ ٹھیٖک چھُ ٹھیٖک چھُ چلو چلو چلو ٹھیٖک چھُ تیٚلہِ یِمہٕ بہٕ اَکہِ دۄیہِ دُہہِ تہٕ بہٕ یِمہٕ تۄہہِ نِش بہٕ تُلہٕ پانَے اَدٕ حظ اَدٕ حظ اسلامُ علیکُم